اَسلام علیکُم وعلیکُم اَسلام ٹھیٖک چھِو حظ ؤنۍتَو حظ اہن حظ اہن حظ اسہِ چھِ حمامس خٲطرٕ حظ یہِ ڈوٗنۍ زِنِس کیٛاہ حظ ریٹ ڈوٗنۍ زِیُن کٔہۍ چھُ گژھان اہن حظ کِکُر کُل زِیُن آسہِ وا کیٚنٛہہ تۄہہِ کُل زِیُن

سُہ کٔہۍ چھُ گژھان بۄڑٕ زِیُن اسہِ تقریباً حظ چھُ لگ بگ دہ پنٛداہ کۄینٛٹل لگن اسہِ اتھ منٛز چھُ اتھ منٛز چھُ تھاوان ہُہ یہِ چھا پوٗرٕ ہُہ کِنہٕ اتھ چھُ آسان کھۄڑٕ مٔنٛڈۍ تہِ رلہٕ حظ یہِ آسہِ اورٕے ہُہ نا اسہِ لگہِ ہَے سُے اگر اسہِ لگہِ ہَے سُے زیُن یَتھ ٹایِم تھوڑا نیرِ حظ

بادام زِنۍ تھٲوِزیٚو لگ بگ پانٛژھ شیٚے کۄینٛٹل بادام چھِ نیران اصٕل حظ تتھ چھُ آسان ٹھیٖک ٹایِم نیران تتھ گٔژھِنۍ حظ پانٛژھ شیٚے کۄینٛٹل تھٲوِو تُہۍ امہِ منٛز تہِ اسہِ بیٚیہِ تھٲوِو تُہۍ یِمٕے زٕ ژور کۄینٛٹل تھٲوِو تُہۍ ڈۅنۍ تہٕ تھوڑا تھٲوِو شیٚے کۄینٛٹل تھٲوِو تُہۍ بادام زِیُن اسہِ

ژور نہَ ژور کۄینٛٹل تھٲوِو تُہۍ یہِ اسہِ ڈۅنۍ زِیُن آ تہٕ بیٚیہِ تھٲوِو تُہۍ بوڑُر رلہٕ اکھ زٕ کۄینٛٹل تِم تہِ آ زٕ ترٛےٚ اگر کِکُر تہِ تھٲوِہوٗس آ کِکُر تھٲوِتَو ترٛےٚ کۄینٛٹل ہُم تھٲوِتو زٕ کۄینٛٹل پنٛداہن کۄینٛٹلن نیرِ زڈ حظ اہن حظ یِمی ژتجی ژتجی دۄہ گٔژھَن نیرٕنۍ چِلے کلانٕکۍ تہٕ

وۄنۍ مگر کٔرۍ تو جلدی پہم اسہِ چھُ یہِ تھاوہو سُلہِ گرے وٲلِتھ اتھ چھُنہٕ پتہٕ گژھان اوٚبُر ووٚبُر تور گژھیٛا پتہٕ تریٚکٹر یہِ گوٚس آسُن سڑکہِ پیٚٹھٕے ایویلیبٕل تُہۍ چھِو تُہۍ أنِو لال بازرٕ لال بازرٕ ہیٚکِو تُہۍ یہِ کٔرتھ ڈیلیور اسہِ ادٕ کیٚنٛہہ چھُنہٕ حظ کر ہیٛوٗ گٔژھِ یہِ تیار لگ بگ حظ تقریٖباً کوٗتاہ ٹایِم لگوٕ تۄہہِ بیٚیہِ کوٗتاہ ٹایِم لگوٕ ؤنہِ تۄہہِ یتھ ہُہ یہِ چھُناہ ژٹُن وٹُن آسان ہُہ

اسہِ چھُنہٕ پتہٕ مٔزیٖد اتھ سختی کیٚنٛہہ نا اسہِ چھِنہٕ مٔزیٖد لاگٕنۍ اتھ لاگت کِہیٖنٛۍ حظ

ادٕ حظ بیٚیہِ ؤنۍ آ کھۄڈٕ مٔنٛڈۍ کھۄڈٕ مٔنٛڈۍ گژھَن نہٕ آسٕنۍ کیٚنٛہہ تِم چھِ گژھان مُشکِل دپان تِم چھِنہٕ تِمن چھُنہٕ ہٮ۪وَن سہل سہل کیٚنٛہہ تَوے چھُس دپان تمہِ ورٲیی آ تُہۍ تھٲوِو بادام شیٚے کۄینٛٹل بادام زِیُن شیٚے کۄینٛٹل آ پنٛداہ کۄینٛٹل ٹوٹل تتھ منٛز گوٚژھ آسُن بادام شیٚے کۄینٛٹل ڈوٗنۍ ژور کِکر ترٛےٚ تہٕ بۄڈٕ زٕ ادٕ حظ اَسلام علیکُم اہن حظ اہن حظ نہَ حظ سَے ترٛاوو تۄہہِ بہٕ اوٗرۍ یِتھٕے کٔنۍ ؤنکیٚسٕے حظ تُہۍ ؤنِو مےٚ کوٗتاہ چھُ ترٛاوُن سَے بہٕ ترٛاوٕ حظ باقٕے کرو أسۍ تَمےَ ساتہِ ییٚمہِ ساتہٕ تُہۍ زِیُن ترٛٲوِو اَسہِ تہٕ یۅس ہَن باقٕے حِساب مۄکلاوَو تمی ساتہٕ حظ تُہۍ ترٛٲوِو اکاونٛٹ نمبر اکاونٛٹ نمبر تھٲوِو کٔرتھ تُہۍ مےٚ ایس ایم ایس بہٕ ترٛاوو تۄہہِ ؤنکیٚسٕے حظ سَے ادٕ حظ اَسلام علیکُم